وعلیکُم السلام آہن حظ آ تُہۍ کَم حظ چھُ اچھا اچھا کَتہِ پٮ۪ٹھ حظ جِناب اچھا اچھا ٹھیٖک ٹھیٖک فرمٲیِو جِناب أسۍ حظ چھِ گانٛدربَل پٮ۪ٹھ بِلکُل بِلکُل جِناب جِناب جِناب ٹھیٖک حظ چھُ مگر أسۍ ما وٕچھو زبانہِ پٮ۪ٹھ کانٛہہ وَنہِ اَسہِ چھِ اَصٕل ماچھ اَسہِ تہِ گژھِ تھوڑا پروٗف تہٕ آسُن یہِ چھِ اَصٕل ماچھ کالِٹی گژھِ نَہ آسٕنۍ یہِ گژھِ نَہ پیُور آسُن أسۍ رَٹو نَتہٕ أسۍ کیٛازِ رَٹو نہٕ أسے سپوٹ چھِ کران اچھا اچھا ٹھیٖک اچھا اچھا ٹھیٖک ؤلِو حظ کیٚنٛہہ چھِنہٕ تُہۍ کٔرِو گاندربل وِزِٹ تہٕ أسۍ کرو تُہۍ أنۍزیو سٮ۪مپٕل تھوڑا پانَس سۭتۍ تہٕ أسۍ وٕچھو کیٛاہ وَنَن کَسٹہٕ یُس لاسٹہٕ آسہِ نہ کَسٹٕمَرَس کھیوٚن تٔمۍ سُنٛد رِوِو گژھِ ٹھیٖک یُن تہٕ باقٕے چھِنہٕ کٕہۭنۍ پَریشٲنی آسان بیٚیہِ گژھِ صاف چیٖز آسُن رۄپیہِ دَہ آسَن درٛوٚگُے چیٖز گژھِ آسُن صاف اچھا وَل حظ کیٚنٛہہ چھُنہٕ ٹھیٖک چھِ ٹھیٖک چھِ ٹھیٖک ییٚلہِ ییٚلہِ پرٛوٚڈَکٹہٕ ییٚلہِ پرٛوٚڈکٹہٕ جیٚنوِن آسہٕ کٕہۭنۍ پَرواے چھُنہٕ أسۍ رَٹو أسۍ رَٹو کِہیٖنۍ چھِنہٕ أسۍ دیٛاناوَو تۄہہِ باقٕے تیٚلہِ کَسٹٕمَر ییٚلہِ اَسہِ پرٛوٚڈکٹہٕ مگر جیٚنوَن باسہِ ییٚلہِ اَسہِ کَسٹمَر وَنہِ ییٚلہِ اَسہِ کسٹٕمَر وَنہِ پرٛوٚڈَکٹ چھِ صاف کٕہۭنۍ پرواے چھِنہٕ تۄہہِ یِیو أمۍ ورٲے ییتہِ پَتہٕ ڈِمانٛڈ اچھا اچھا ٹھیٖک اَہن حظ آ أسۍ حظ کران اَتھ سۭتۍ أسۍ چھِ کران اَتھ سۭتۍ آ اَسہِ روٚٹ پٔتۍمہِ لَٹہِ تہٕ بیٚیہِ کِس بیٛاکھ اوس ییٚتہِ یُہَے یِوان یہِ گرٛوٚوَر اَکھ اوس تٔمۍ اوس سُہ اوس ونان اَسہِ مگر اَسہِ باسیو نہٕ پَتہٕ تٔمۍ سُنٛد خاص اَصٕل یِم نِوان ٲسۍ گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ سوٗزۍ تٔمۍ اَصٕل تہِ گژھِ نہٕ گژھُن اَسہِ سۭتۍ کِہیٖنۍ یہِ پٔتۍمہِ لَٹہِ گوٚو تہٕ ریٹ کیٛاہ چھِ تہٕ تُہۍ کٔہہِ چھُو کِلوٗ کٕنان ساروی کھۄتہٕ صاف ہیوٗ اچھا اَسہِ تہِ گژھِ تی چھِ پَے اَسہِ حظ چھِ اَسہِ چھِ رِٹیلَر اَسہِ چھِ مال پٮ۪وان تھاوُن اَسہِ مَہ نیرِ اَکے ساتہٕ ؤلِو ٹھیٖک چھُ أسۍ وٕچھو گۄڈٕنٮ۪تھ پرٛوٚڈَکٹہٕ کیُتھ چھُ پَتہٕ کرو أسۍ پانَے نیٚگوسیشَن مَہ ہیٚیِو پریشٲنی ہَہ اَدسا اَدسا السلام علیکُم وعلیکُم السلام